مےٚ اَنے گۄڈنیُک پٮ۪نٛٹ یُس رینٛگلَر اَنے مےٚ لایفہِ منٛز واریاہ اَصٕل پٮ۪نٛٹ باسیو مےٚ مگر زٕ ڈاے ؤری گٔژھِتھ گوٚو تَتھ تھوڑا کَلَر فیڈ یِمو ووٚنمُت اوس تِمو اوس آلریڈی ووٚنمُت اَتھ نیرِ اَصٕل ٹایم مگر تھوڑا گوٚو کَلَر فیڈ باقٕے پرٛوڈَکٹَس اوس واریاہ اَصٕل واریاہ اَصٕل پرٛوڈَکٹ